مےٚ چھِ واریاہ زیادٕ پیٚٹ لگان ٹٲٹھۍ تِکیازِ تِم چھِ آسان واریاہ زِیادٕ خوٗبصوٗرت تہٕ تِمَن ہٕنٛز یُس باڈی سِٹیج تِم چھ آسان واریاہ زیادٕ اَصٕل ساروٕیو کھۄتہٕ زیادٕ پیٚٹ چھِ مےٚ لَگان ٹوٹھ سُہ گوٚو بیوٚر بیوٚر یُس واریاہ زِیادٕ خۄش کَران چھُ کیازکہِ تِمن چھِ تِم برٛاوُن أچھۍ آسان بیٚیہِ چھٕ تٔمِس آسان چیٖتا سٕنٛدۍ پٲٹھۍ وال بیٚیہِ چھُ سُہ پَکان تہِ تٔمۍ سٕنٛدی پٲٹھۍ بیٚیہِ چھُ سُہ آسان تٔمسٕنٛدٕے ہِیٚوٗ اِسی لِیے چھُ سُہ مےٚ واریاہ پیٚٹ لگان ٹوٹھ سُہ چھُ کَران تٔمۍ سُنٛد سُہ کھیٚون تہِ چھُ مےٚ ٹوٹھ لگان سُہ چھُ چیٚوان دۄدٕ سُہ چھُ چیٚوان کھیٚوان بِسکِٹ سُہ چھُ کھیٚوان واریاہ واریاہ چیٖز